قۅدرٔتی قۅدرٔتی چیٖز یِمو سٍتۍ من پورِ یِمو سٍتۍ مَن پورِِکۍ لوٗکھ چھِ پَنُن گُزارٕ کَران ییٚتیُک آب چھُ آب چھُ سُہ سٹھاہ اَصٕل جَنگلات چھِ جَنگلاتو منٛز چھِ اُم قٕسٕم قٕسٕم جٔڈی بوٗٹی والان تہٕ کٕناں بیٚیہِ زِیُن والان تہٕ کٕنان بیٚیہِ چھِ آبہٕ آب شڈ آبہٕ آب تہِ بَران تُمَن ہُنٛد باپار تہِ کَران ییٚتہِ گٔیہِ وارِیاہ چینجِز تہِ ییٚتہِ آیہِ وارِیاہ مُختلِف قسمٕکۍ بَدلاو تہِ آیہِ موسمَن منٛز تَمہِ خٲطرٕ تَمہِ سٍتۍ تہِ گوٚو وارِیاہ نۅقصان ییٚتہِ کٮ۪ن قۅدرٔتی وَسیٖلَن پٮ۪ٹھ تہٕ بیٚیہِ ییٚتِکۍ یِم یِم چھِنا یِم نالہِ والہِ صاف کَرن وألۍ تِمو تہِ ییٚلہِ نہٕ صاف پَنٕنۍ کٔام کٔرٕکھ اَصٕل پٲٹھۍ کِہیٖنٛۍ ییٚتہِ لٔگہِ تھوٚپ یِنۍ حالانٛکہِ سہلابَس تہِ لوٚگ خطرٕ یِنہِ تہٕ یم ییٚتہِ زیادٕ روٗد پٮ۪و آب آبٕچ کمی قٕلعت گٔیہِ تہٕ پَتہٕ گوٚو ییٚتیُک آب واریَن منٛز یِم سِیُن وُن چھِ وۅپداوان وارِ گٔیہِ خَراب باغ گٔے خَراب ییٚمہِ سٍتۍ وارِیاہ زیادٕ اَثَر پٮ۪و